ہیلو آ آ تُہۍ کٕم حظ چھِو کَتہِ پٮ۪ٹھ اَچھا کٔرۍ تو حُکما آچھا آ کرنٕے چھِ سَپلاے تۄہہِ ؤنۍ تو تۄہہِ کوٗتاہ چھُو ضوٚرتھ أسۍ چھِ کٕنان ماچھ اوٚڈ کِلوٗ چھِ أسۍ کٕنان پانٛژھ ہَتھ رۄپیہِ کِلوٗ چھِ أسۍ کٕنان ساس رۄپیہِ تُہۍ کٔرِو پانَے حِساب یہِ چھُ ماچھ چھُنہ پِیور ماچھ یہِ مہ چھُ بازٕرۍ ماچھ یہِ چھُ گرِ اَسہِ ماچھِ گَن یہِ چھُ اَسہِ پیوان گرِ یِمن کَرٕنۍ یہِ چھُ پِیور ماچھ یہِ مہ چھُ بَنومُت کھنڈَس تہٕ سُے شربَتھ سٕے بَنے ماچھ یہِ چھُ اَتھ چھِ ریٹ یِہٕے یہِ وٕچھو نیبرٕ جَنگلَن منٛز کیاہ ریٹ چھِ تہٕ بہٕ تہِ دِمہٕ سُے ریٹ اَسہِ چھُ اتھ وۄنۍ یہِ موٚزوٗر کانہہ اَسہِ چھِ موٚزوٗر لَگان واریاہ أسۍ چھِ ریٹ یِہٕے بازرٕ تۄہہِ وونو نہ تُہۍ کھسِو جنگل کُن تُہۍ وٕچھِو تتہِ گُجرین نِش کیاہ ریٹ چھِ بہٕ دِمہٕ سُے ریٹ مَگر أسۍ چھِ دِون پانٛژھ ہَتھ رۄپیہِ بوٚڑ کِلوٗ کیازِ کہِ اَسہِ چھ واریاہ محنت اَتھ سۭتۍ مےٚ چھُ موٚزوٗر لَگان کَم سے کَم اَتھ سَتھ ٲٹھ موٚزوٗر چھِ مےٚ لگان پَتہٕ تِمن موٚزوٗرَن ہُند کھٮ۪وٚن چٮ۪وٚن بیٚیہِ یِمن سۭتۍ تِژاہ محنت پیوان کَرٕنۍ اکھ ماچھ گَنہٕ گژھِ نہٕ ییٚلہٕ گژھُن تَتھ پیوان محنت کَرٕنۍ اَمہِ مُطٲبق ہٮ۪کہٕ نہٕ بہٕ اتھ کَم کٔرِتھ کِہیٖنۍ تُہۍ اَگر ؤنو تَمہِ پَتہٕ اَگر تۄہہِ باسان چھُو یہِ چھُ زیادٕ تہٕ تُہۍ ؤنِو تیٚلہِ اورَے ریٹ کیاہ وَنہٕ بہٕ تہٕ بہٕ وَنہٕ تی تیٚلہِ اَہن حظ تُہۍ سوٗن سوٗنچو سون تہِ أسۍ تہِ کیاہ کرو أسۍ تہِ چھِ روزان أکِس پَہاڑَس پٮ۪ٹھ اَسہِ چھُ پیوان یورٕ مےٚ چھِ موٚزوٗر پیوان پٔر ڈے انٕنۍ گاڑِ منٛز تہٕ نِنۍ تہِ گاڑِ منٛز بیٚیہِ پیوان تِمن موٚزوٗرَن کھٮ۪وٚن چٮ۪وٚن تہِ شۄنگُن تہِ کِرایہِ تہِ میون تہِ سوٗنچِو مےٚ ؤنۍ نہٕ ویسے زیادٕ درٛوٚج ریٹ کیٚنہہ تُہۍ اَگر سوٗنچھِو پَننہِ جایہِ تُہۍ وٕچھِو اَگر تۄہہِ نِش تہِ آسہِ ماچھ گن تُہۍ نہٕ چلو کِہیٖنۍ حظ چھُنہٕ وۄنۍ کرو دِمو تۄہہِ ساڈ ژور ہَتھ کرو وَن ریٹ وۄنۍ کیاہ ہٮ۪کَو اَمہِ علاوٕ کٔرِتھ ساڈ ژور ہَتھ چھِ باسان مےٚ ٹھیٖک تُہۍ ؤنِو تُہی ؤنِو وۄنۍ کیاہ وَنو تُہی ؤنِو وۄنۍ پَننہِ دِلہٕ وَنو بہٕ تھاوو سُے ریٹ یہِ وۄنۍ تُہۍ ؤنو بہٕ تھاوٕ سُے ریٹ اِنشااللہ شِکایَت آسہِ نہٕ کٕہٕنۍ تہِ یہِ چھُ پِیور شِکایَت آسہِ نہٕ کٕہٕنۍ ؤنِو وَن تُہی ریٹ کیاہ آسہِ چلو وَن دِمہٕ بہٕ ژور ہَتھ رۄپیہِ وۄنۍ کیاہ ہٮ۪کہٕ بہٕ اَمہِ علاوٕ کٔرِتھ ہتھ رۄپیہِ چلو کیٚنہہ نہ حظ چھُنہٕ وۄنۍ گٔے ژور ہَتھ رۄپیہِ کیٚنہہ پَرواے چھُنہٕ وۄنۍ گوٚو ژور ہَتھ گوٚو وۄنۍ ٹھیٖک میون تہِ سوٗنچِو ژور ہَتھ رۄپیہِ ژور ہَتھ رۄپیہِ چلو حظ اوکے اوکے چلو چلو آد حظ اَدٕ حظ اَدٕ حظ اسَلام علیکُم بِہو خۄدایَس حَوالہٕ